بہٕ تہٕ میٛٲنۍ فرٛٮ۪نٛڈٕز تہٕ میٛٲنۍ فیملی چھِ أسۍ چھِ کَران اَسہِ کٔر پٕلانِنٛگ تہٕ أسۍ گژھو مطلب روڈ ٹِرٛپ خٲطرٕ تہٕ بہٕ چھَس یَژھان بہٕ گَژھٕ کَرٕنۍ رٮ۪نٹَل کیب چھَس بہٕ اَکھ مطلب بُک یَژھان کَرٕنۍ تہٕ بہٕ چھَس یَژھان تُہۍ ؤنِو مےٚ تٔمِچ پرٛایس تہٕ اَسہِ کوتاہ لَگہِ تور تہٕ أسۍ چھِ یَژھان گوا گژھُن تور مطلب پانٛژھ أکِس ہفتَس خٲطرٕ چھِ أسۍ مطلب ٹرٛیولِنٛگ کَرٕنۍ تور تہٕ تُہۍ ؤنِو مےٚ اَسہِ کیٛاہ پرٛایس لَگہِ تہٕ اَسہِ چھِ کَرٕنۍ رٮ۪نٹَل کیب بُک